وعلیکُم سلام اسَلام علیکُم ڈاکٹَر صٲب آ ایٚکچُؤلی چھَس بہٕ بٮ۪مار مےٚ را او مطلب تنہٕ گٔے دَہ پنٛداہ دۄہ مےٚ درٛاے تھوڑا بُلیک پیچِز پیچِز بیٚیہِ یہِ رِبسن نِش کانٮ۪ن نِش درٛاے مےٚ تھوڑا بُلیک پے پیچِز آ بیٚیہِ چھُ مےٚ تیٚلہِ مگر اَتھ مطلب اَتھ چھُنہٕ کَشُن وَشَن کِہیٖنۍ یِوان مگر پھر بی یِم گٔے وۅنۍ وارِیاہ گۄڈٕ ٲسِم کَمٕے زٕ ترٛےٚ وۅنۍ بَڑییہِ یِم چھِ وۅنۍ دَہ باہ مطلب اَتٮ۪ن یٔڈ نِش ایٚکچُؤلی چھُس بہٕ کھٮ۪وان مےٚ اوس اےٚ اٮ۪م اےٚ تھوڑا ویٹ زیادٕ تَمہِ موٗجوٗب چھَس بہٕ کھٮ۪وان کیپٹی اویِل یہِ اوس مےٚ ڈاکٹر صٲبن تھوٚومُت سِکیٖمٕز نہَ کَشُن وشُن اوس نہٕ یِوان بِلکُلٕے کِہیٖنۍ کَشُن چھُنہٕ یِوان کِہیٖنۍ نہَ حظ ڈاکٹر صٲب بِلکُل نہٕ مےٚ باسے نہٕ کانٛہہ تہِ رِیکشن تَمہِ سٍتۍ مگر وۅنۍ گٔے مےٚ زٕ ترٚےٚ زٕ ترٛےٚ ؤری گٔے مےٚ کھٮ۪وان سِٹیٖراویڈ اٮ۪کچُؤلی مگر یہِ اوترٕ پٮ۪ٹھ کَم سے کَم گٔے مےٚ دَہ باہ دۄہ یِم بُلیک پٮ۪چِز زٕ ترٛےٚ وۅنۍ بَڑے یِم وۅنۍ باسان چھُ مےٚ دَہ باہ چھِ مےٚ وۅنۍ درٛامٕتۍ اَتٮ۪ن بارڈی نِش رِبسَن نِش تٔتھی یوت پورشَنس حظ باقٕے چھُنہٕ مےٚ ہورٕ یور پھٔہلیٛومُت سُہ کِہیٖنۍ وۅنۍ آیس بہٕ تۄہہِ تۄہہِ نِش مےٚ دوٚپ بہٕ کَرٕ تۄہہِ سٍتۍ کَنسَلٹہٕ تہِ بہٕ کیٛاہ کَرٕ اَتھ فٔردر نہَ دَگ وَگ چھَنہٕ کِہیٖنۍ نہٕ مگر بہٕ بامبرییَس مےٚ دوٚپ مےٚ ما چھُ وۅنۍ کیٚنٛہہ سایڈ اِفٮ۪کٹہٕ گوٚمُت سِٹیراڈُک اٮ۪کچُؤلی بہٕ چھَس کھٮ۪وان بیٚیہِ چھُ مےٚ ڈاکٹر فَیاض صوفیَن تھوٚومُت اَمی خٲطرٕ بیٛاکھ دوا اٮ۪س سی کیو تھرٛی ہنٛڈرنٛڈ وُنکٮ۪نس چھَس بہٕ یِمَے زٕ دوا زٕ کَران کَنٹِنیٛوٗ آ بَس یِمَے زٕ دوا چھَس بہٕ کھٮ۪وان بِلکُل بِلکُل سُہ گوٚژھ نا ایبزابٕے گَژھُن کِنہٕ سُہ چھُ پٮ۪ٹھَے پٮ۪ٹھَے تھاوُن اَتھ مٔتِتھ

اَہَن حظ اَدٕ حظ چلو شُکریہ اَدٕ حظ شُکریہ اسلام علیکُم وعلیکُم اسلام